آ کھٮ۪ن چینَس منٛز چھُس بہٕ واریاہ کینٛہہ چیٖز پَسَنٛد کَران بیٚیہِ چھُس بہٕ کھٮ۪ن چین زیادٕ تہِ پسنٛد کَران وۄنۍ اگر بہٕ کینٛہہ خاص کھٮ۪ن چینَن ہِنٛز کَتھ کَرٕ خاص کھٮ۪ن چھُ مَطلب یُس بہٕ زیادٕ تر کھٮ۪وان تہِ چھُس تِکیاز بہٕ چھُس نیبرٕے آسان زیادٕ ٹرٛاوٕل کَران زِیادٕ ٹرٛاوٕل کَران کَران چھُس بہٕ اَکھ چیٖز زیادٕ کھٮ۪وان سُہ گوٚو پِزا پِزاہَن منٛز چھُس بہٕ اَکھ قٕسٕم زیادٕ پسنٛد کَران سُہ گوٚو چِکن بٕلاسٹ امہِ مٔزیٖد چھُس بہٕ واریاہ چیٖز پنسٛد کَران لایِک اگر بہٕ کَتھ کَرٕ فرٛایِڈ رایِس تہِ چھُ مےٚ واریاہ پسنٛد گژھان تِکیاز فرٛایِڈ رایِس یُس مےٚ باسان چھُ مےٚ تَتھ تَمہِ فرٛایِڈ رایِس کھیتھ چھُ مےٚ سۄ گَرِچ یاد ہِش تازٕ گَژھان تَمہِ پتہٕ گوٚو بیاکھ چیٖز یُس بہٕ پسنٛد چھُس کَران سُہ گوٚو کافی کافی چینۍ چھِ مےٚ واریاہ خۄش کَران تِکیاز تَمہِ سۭتۍ چھُ تھوڑا مایِنٛڈ فرٛیش روزان اینٛڈ اگر بہٕ کَتھ کَرٕ فرٛایِڈ رایِس تہٕ کافی چھُس بہٕ زیادٕ سِریٖنَگر کھیٚنہِ گَژھان زیٖرو اِن ریسٹورنٛٹ راج باغ تہٕ تَمہِ مٔزیٖد تہِ چھُس بہٕ واریاہ کینٛہہ چیٖز پسنٛد کَران لایِک بِریانی اگر بہٕ کَتھ کَرٕ بِریانی چھُس بہٕ بانٛڈی پوراہَسٕے منٛز کھٮ۪وان ییٚتہِ چھِ ہینٛگ آوُٹ ریسٹورَنٛٹ مگر تھوڑا ٲسۍ نہٕ راتھ تٔمِس خۄشک بِریانی بیٚیہِ تہِ چھِ واریاہ کینٛہہ ریسٹورنٛٹ یِمن پٮ۪ٹھ بہٕ گَژھان چھُس کھٮ۪ن چین کھٮ۪نہِ بیٚیہِ چھُس بہٕ گَرِ تہِ یَژھان گَرِ تہِ چھُس بہٕ پَسنٛد کَران کھٮ۪ن چین بَناوُن مگر زیادٕ تر چھُس بہٕ نیبرٕے کھٮ۪وان